برۄنٛہہ کالہِ ییٚلہِ دان ژارُن وغیرہ أسۍ آسان اَسہِ واریاہ مشکِل مُشکِلاتن ہُنٛد سامنہٕ پیٚوان کرُن تہٕ بیٚیہِ اوس تمنہِ سۭتۍ کُنُے گژھان اور أزۍ کِس زمانس منٛز ییٚلہِ یِم ہیٖٹر سِلنڈر یا گیس سِلنڈر مکسر وغیرہ سأنِس کِچنس منٛز ایٚولیبٕل چھ تَمہِ سۭتۍ چھ اَسہِ واریاہ سہولیت گژھان تہٕ بیٚیہِ چُھ آسأنی سان أسۍ واریاہ کامہِ ہیٚکان کٔرِتھ اور بیٚیہِ کم وقتس منٛز اور بیٚیہِ چُھ اَسہِ بیٚیہِ آرام واریاہ واتان سانٮ۪ن ماجٮ۪ن بیٚنٮ۪ن سان